آ اَسہِ چھِ گَرَس مَنٛز مےٚ چھِ پانٛژھ بٲے تہٕ أسۍ چھِ بیٚیہِ پانٛژھ بیٚنہِ ترٛیٚن بیٚنٮ۪ن چھُ خانٛدَر کٔرِتھ تہٕ دۄن چھِ ایٚنٛگیجمنٹ کٔرِتھ تِمَن تہِ چھُ وۄنۍ خانٛدَر بیٚدرَن چھُ پانٛژوٕنی خانٛدَر کٔرِتھ تِم چھِ اَلَگ اَلَگ مَکانَن مَنٛز بَسان پانٛژوے بیٚدَر اکھ چھُ اکھ بیٚدَر چھُ اَسہِ نیٚبرٕے آسان سُہ چھُ تٔتی سیٚٹٕلۍ گوٚمُت تٔمِس چھِ وایِف تہِ اَسہِ نیٚبرِمٕے تہٕ کیاہ چھِ نا اَسہِ چھِ بٲے بارٕنۍ سٲری سیم مِزاز چھُ اَسہِ کُنُے شکٕل چھِ ڈِفرَنٹ مَگَر مِزاز چھُ اَسہِ کُنُے کیازکہِ اَسہِ چھُ أسۍ چھِ جَزبٲتۍ اَسہِ چھُ اکھ أکۍ سُنٛد حَدٕ کھۄتہٕ زیادٕ محبَت أسۍ چھِنہٕ ہیٚکان اکھ أکِس وَرٲے روٗزِتھ کِہیٖنۍ تہِ اَگَر نہ دۄہَس مَنٛز أسۍ اکھ کال کَرَو پان ؤنۍ أسۍ چھِ نہٕ ہیٚکان مےٚ چھُ باسان سُہ دۄہٕے چھُنہٕ مےٚ ٹھیٖک روزان کِہیٖنۍ تہِ بیٚیہِ چھِ أسۍ بامبران اَگَر نہٕ فون تُلان کیازکہِ اَسہِ چھُ بٲے بارنٮ۪ن حَدٕ کھۄتہٕ زیادٕ ماے تہٕ محبَت یتھ وَنان چھِ سُہ بیٚیہِ چھِ أسۍ أسۍ چھِ جۄیِنٛٹ فیملی گَرَس مَنٛز تہٕ تمہِ کِنیٚتھ چھُ اَسہِ پَنُن واریاہ محبَت اکھ أکِس وَرٲے چھِ نہٕ ہیٚکان أسۍ بِہِتھ کِہیٖنۍ أسۍ چھِ اکھ أکۍ سٕنٛدۍ سِکرِٹ اَسہِ چھِ بیٚنٮ۪ن پانہٕ ؤنۍ اَسہِ چھِ نہٕ فریٚنڈ سرکٕل کِہیٖنۍ تہِ أسۍ چھِ فریٚنڈ سرکٕلَس مَنٛز تہِ یِوان بٲے بارنی اَسہِ چھُ بایَن تہٕ بیٚنٮ۪ن کُنُے پانہٕ ؤنۍ أسۍ چھِ اکھ أکِس سۭتی وۄتھان بیٚہوان اکھ أکِس سٕنٛزٕ کَتھٕ مان ژٕ تِہُنٛد سونٛچ یہِ چھِ تی چھ یہِ أکِس بیٚنہِ ہٕنٛز سونٛچ چھِ تی چھِ بیٚیِس بیٚنہِ ہِنٛز سونٛچ یہِ أکِس بیٚدرٕ سٕنٛز سونٛچ تہٕ تہِ چھِ بیٚیس سٕنٛز کیازِ اَسہِ چھِ پَتہ آسان اَگَر کُنہِ ساتہٕ کٲنٛسہِ بٲے بارنِس آسہِ اُداس کانٛہہ پرابلَم آسہِ اَسہِ چھُ تمہ سٕنٛد بٕتھ تَلے باسان نہَ أمس چھِ کینٛہہ پرابلَم تیوتاہ چھُ اَسہِ پانہٕ ؤنۍ تیٖژاہ رِلیشَنشِپ چھِ اَسہِ پانہٕ ؤنۍ تیوتاہ چھُ اَسہِ پانہٕ ؤنۍ ماے تہٕ محبَت اَسہِ چھُ سیٚود پٲٹھۍ یِوان سمجھ نہَ أمِس چھِ کیٚتھام پرابلم چَلان اگَر خوشی آسہِ سۄ تہِ چھِ اَسہِ یِوان یَہاں تَک اَسہِ چھُ چۄیِس تہِ ہِشی کَلرَن مَنٛز اَگَر أسۍ سوٗٹ چھِ اَنان کُنہِ ساتہٕ سِسٹَر اَسہِ چھِ ہِشی چۄیِس اَسہِ یہِ یہِ أکِس سِسٹَر پَسَنٛد آسہِ تہِ چھُ بیٚیِس سِسٹَر تہٕ یِوان پَسَنٛد یہِ أکِس بیٚدرَس پَسَنٛد آسہِ تی چھُ بیٚیِس اَسہِ چھ پانہٕ ہشی سونٛچ سونٛچ چھِ اَسہِ ہِشی بِلکُل مَگَر شَکلہِ چھِ أسۍ ڈِفرَنٹ شَکلہِ چھِنہٕ أسۍ کٕہٕنۍ تہٕ بٲے بارٕنۍ پانہٕ ؤنۍ رَلان یِتھ کنۍ چھُ اَسہِ باسان أسۍ چھِ نہٕ پانہٕ ؤنۍ رَلان کینٛہہ وۄنۍ گوٚو یُس اَسہِ ووٚپَر چھُ وٕچھان سُہ چھُ وَنان تُہۍ چھو رَلان پانہٕ ؤنۍ تۄہہِ چھو پانہٕ ؤنۍ واریاہ شکل رَلان ہر کٲنٛسہِ بٲیِس تِتہِ بیٚنہِ تہِ اَسہِ چھ ون پانہٕ ؤنۍ واریاہ محبت بٲیِس تہٕ بیٚنہِ وَرٲے چھُ گَرٕ ادوٗرا بٲیِس گَژھِ بیٚنہِ آسٕنۍ بیٚنہِ گَژھِ بوے آسُن ضروٗری